کَرنٛٹ اِویڑیا نِوٕز چھِ یہِ ساروی کھۄتہٕ چھُ حظ کہِ راتھ اوس نیٖٹ اؠکزام نیٖٹ اؠکزامس اوس راتھ رِزَلٹہٕ یَتھ منٛز واریاہ سٹوٗڈنٛٹو کالفَے کوٚر تہٕ تِم ڈاکٹر بَنے ٹُویٚلتھٕ پاس کٔرِتھ چھُ آسان یہِ ایٚگزام یِہوے حظ چھِ أتھِی یہِ چھُ واریاہ زیادٕ سخ ایٚگزام مگر یِم قٲبِل سٹوٗڈنٛٹس چھِ آسن قٲبِل بَچہٕ چھِ آسن تِم چھِ ہؠکن اَتھ کالِفاے کٔرِتھ بیٚیہِ چھِ یہِ زِ کہِ آز اوس سری نَگرَس منٛز اَکھ ماس میریج عمَر صٲب نہِ طرفہٕ یَتھ منٛز تٔمۍ اَکھ ہٲٹھن بَچَن کورؠن کیو لٔڑکَن آز نکاح کوٚر یَتھ منٛز تٔمِس اکھ ہٲٹھ کورِ آسہٕ اکھ ہٲڑؠن کورؠن تہٕ لٔڑکَن کوٚر تٔمۍ حظ نکاح بیٚیہِ دیُت مےٚ کھٮ۪ن چؠن تہِ سورُے خرچہٕ سورُے خرچہِ چھُس تُلن لگ بگ چھِ أکِس ؤریَس منٛز سُہ زٕ ہَتھ نکاح کَران مگر آز دۄہَس منٛز چھِ تٔمۍ اَکہٕ ہٲٹھ نِکاح کٔرمٕتۍ اکہٕ ہٲٹھ لٔڑکیَن ہُنٛد تہٕ لٔڑکَن ہُنٛد نِکاح کوٚرمُت نِکاح پَرنومُت سال تہِ اَصٕل پٲٹھۍ دیُتمُت یَتھ منٛز أکِس أکِس جورِ چھِ آسان دٔہ دٔہ نَفر سۭتۍ یَتھ منٛز شےٚ ہَتھ نَفر چھِ آمٕتۍ تہٕ یَتھ منٛز ہَتھ ترٛامہِ بَتہٕ چھُ گوٚمُت أمِس